پانٛژھ ہَتھ پانٛژھ اَکھ ساس پانٛژھ ہَتھ پانٛژھ زٕ ساس زٕ ہَتھ تہٕ زٕ ترٛےٚ ساس ترٛےٚ ہَتھ تہٕ ترٛے اَکھ ساس اَکھ ہَتھ تہٕ اَکھ